وعلیکُم اسَلام الحمدُاللہ تُہۍ چھُ ٹھیٖک پٲٹھۍ اصٕل پٲٹھۍ صحت ٹھیٖک بِلکُل بِلکُل اَہَن حظ بِلکُل بِلکُل پاوَر واوَر کیٛاہ آسہِ بِلکُل اچھا اچھا

کیٚنٛہہ چھُنہٕ تہٕ فِٹِنگ کٔمۍ کٔرٕس اچھا اچھا چلان چھُو کیٚنٛہہ کِنہٕ کِہیٖنٛۍ چھُنہٕ چَلان پاوَر سَپلے چھا یِوان ایم سی بی چھا کھٲلِتھ کِنہٕ وٲلِتھ ایم سی بی چھا کھٲلِتھٕے کِنہٕ تِم چھِ ؤتھۍمٕتۍ بۄن کھٲلِتھ چھا تَمِیُٛک مطلب گوٚو تیٚلہِ چھُ یہِ نیران پَتے سَپلے اگر کھٲلِتھ چھُ پَتہٕ آسہِ فالٹ والٹ تِم وَسان پانے بۅن تیٚلہِ ما چھِ اَتھ پَتے تارخراب کیٚنٛہہ سَپلے ما چھِ سپلے تارِ مَنٛز کیٚنٛہہ پرابلِم اگر ایم سی بی بۅن وَسن دَپو ہے أنٛدرٕ چھُ فالٹ کُنہِ جایہِ چھُ کیٚنٛہہ مَسلہِ وۅنۍ ییٚلہِ نہٕ ایم سی بی ایم سی بی یَن تام چھا پاوَر یوان توٚتام چھا ہاوان یہِ کَرَنٹ پاوَر چھا ہاوان اچھا اچھا تیلہِ چھِ اَتھ لاینٕے ما چھِ اَتھ ڈیٚجَر مٔنٛزۍ اَگر ہاوان چھُ تَمہِ ساتہٕ چھا باقٕے یَس مکانَس اَنٛدر یِوان پاوَر اچھا تَتہِ پیٚٹھ چھُنہٕ بۄن وَسان کِہیٖنٛۍ کیٚنٛہہ چھُنہٕ پرواے اَتھ دِمو نَظر مَگر تھوڑا لَگہِ ٹایِم اَتھ دِمو نَظر کیٚنٛہہ چھُنہٕ مگر تھوڑا چھُ اَز آوریر پَہَم تَوٕ سببہٕ چھُ مےٚ باسان مُشکِلٕے پَہَم چھُ تۄہہِ کَر چھُ کَر چھُ باسان کَر ہیٚکِو تُہۍ ٲسِتھ یَلہٕ تَمہِ دۄہ کَرٕ بہٕ کوٗشِش اَز ہیٚکو نہٕ اَز ہیٚکو نہٕ یِتھ کیٚنٛہہ نہ نہ اَز گَژھِ مُشکِل تہِ کیٛازِ بہٕ چھُس بہٕ چھُس گۄڈے چھُس بہٕ أکِس جایہِ وُنۍکیٚنس کامہِ وۅنۍ کَتہِ ژھٕنَک بہٕ یِم ترٛٲوِتھ تۄہہِ کُس اوسوٕ فِٹینگ وول تٔمسٕے ؤنِو

اچھا اچھا چلو کٕہٕنٛۍ چھَنہٕ فِکِر تہٕ بہٕ تہِ کَرٕ کوٗشِش پَنٕنۍ برپوٗر کانٛہہ فِکِر چھَنہٕ کانٛہہ پَریشٲنی چھَنہٕ ٹھیٖک چھا دۄن دۄہَن دۄن دۄہَن تام واتہٕ بہٕ اَز ہیٚکہٕ نہٕ بہٕ وٲتِتھ کیٚنٛہہ پَگاہ یا کٲلۍکیٚتھ واتہٕ بہٕ صُسٕے صُبسٕے کَرٕ بہٕ کوٗشِش وۅنۍ چھُ دوستانہٕ تۄہہِ سۭتۍ کیٛاہ کَرو تُہٕنٛدِس لَحاظس پگاہ واتہٕ بہٕ بِلکُل ضروٗری اِنشاء اللہ پَگاہ واتو خبراہ تہِ ہیٚمہو اَدٕ حظ چلو سلاما ؤنۍزیٚو اَتہِ یِمَن سارِنٕے ہے اَدٕ حظ